ہیلو اَلسلام علیکُم وعلیکُم اَلسلام اَہن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک آ سٲری ٹھیٖک تُہۍ چھُو سٲری ٹھیٖک اَہن حظ یوٗرۍ گوٚو ؤنِو آ ییٚتہِ چھِ پرٛٮ۪تھ کُنہِ سایکل قٕسمٕکۍ سایکل موجوٗد تۄہہِ کُس سایکل اوسوُ نیُن اَہن حظ اۭں آ تِم تہِ چھِ موٗجوٗد سایکل چھِ زیادٕ پَہم ہیٖرو أسۍ کٕنان اٮ۪ٹلاس چھِ کٕنان بی اٮ۪س اے چھِ کٕنان ٹرٛٮ۪ک سایکل چھِ کٕنان زیادٕ پَہم چھِ أسۍ ہیٖرو سایکل کٕنان یُس تۄہہِ ضوٚرَتھ چھُو تَتھ چھِ علاوٕے پَہم ریٹ اَگر تُہۍ سُہ نِیِو سُہ گژھِوٕ تۄہہِ دَہہِ ساسہِ دَہ ساس تام گژھِوٕ سُہ تۄہہِ پَتہٕ ییٚلہِ تُہۍ یور یِیِو پَتہٕ وٕچھو ییٚتہِ پانَے کَرو پَتہٕ کیٚنٛہہ اُکُن یِکُن آ ییٚتہِ چھِ پرٛٮ۪تھ کُنہِ قٕسمٕکۍ سایکل موٗجوٗد تُہۍ یِیِو یور تُہۍ وٕچھِو ییٚتہِ صُبنَس چھُ دَہ ٹُہ سَتھ چھُ ییٚتہِ یَلَے آسان آ ییٚتہِ چھَس بہٕ پانہٕ تہِ آسان بیٚیہِ چھِ ییٚتہِ بیٚیہِ اکھ زٕ آسان تُہۍ ییٚمہِ ساتہٕ یِیِو تَمہِ ساتہٕ چھِ اٮ۪ویلیبٕل ؤلِو کیٚنٛہہ چھُنہٕ پَرواے بہٕ کَرٕہو تۄہہِ وٕنۍ وٕنۍ ترٛاوہو بہٕ تۄہہِ وَٹسیپ نمبرَس آچھا اَچھا کیٚنٛہہ چھُنہٕ پَرواے آچھا تُلِو بِہِو رۄبَس وعلیکُم السلام